یُس حظ یہِ شوپیان ڈِسٹِرٛک چھُ یہِ حظ چھُ بِلکُل اَکھ ہِلی ایریا اَگر أسۍ جموں کشمیٖرٕچ کَتھ کرو اَتہِ حظ چھِ مین یِم زیادٕ تَر بٮ۪مارِ یِم چھاتہِ ہِنٛز وَنو أسۍ چٮ۪سٹ ڈِزیٖزِز چھِ آسان چوٗنٛکہِ اَتہِ حظ چھِ تۭر زیادٕ آسان تِم حظ چھِ آسان زیادٕ طور یُس مُشکِلات چھُ پٲدٕ کَران یُس یہِ اولڈ ایج گُرٛپ اَکھ چھُ آسان یِمن ہسا چھُ واریاہ مُشکِل گژھان یِم چٮ۪لینٛجٕس چھِ آسان أمۍ سٕنٛدۍ خٲطرٕ یا وِنٹَرَس منٛز ہَسپَتال واتناوُن شیٖن حظ چھُ پٮ۪وان واریاہ مُشکِل چھُ گژھان اَمہِ علاوٕ حظ گَژھن آسنہِ کیٚنٛہہ سِکیٖم تِژھ گژھِ گورمٮ۪نٛٹ لا ڈِزِیٖز آوُٹ برٛیک حظ چھُ گژھن اَمہِ موٗجوٗب مُشکِل حظ چھِ مُشکِلات چھِ یِوان یِم ہَسپَتال واتناونَس منٛز اور کیٚنٛہہ سِکیٖم گژھِ آسٕنۍ کیٚنٛہہ یَتھ پٮ۪ٹھ یِم پَکان آسن گورمٮ۪نَٹ کیٚنٛہہ فنٛڈ آسہِ ہا پرٛووایِڈ کَران یِمَن اور یِم تہِ پَکہِ ہن اَصٕل پٲٹھۍ کیٚنٛہہ سوشَل وٮ۪لفِیَر سِکیٖمٕز گژھن آسنہِ